ماہرم ماہِ مُبارکس منٛز چھِ یِوان اسہِ دۄہ تِم خاص اکھ گوٚو اکوُہِم زیارت بییٚہِ گے شبہِ قدر بییٚہِ گے شبہِ برات تمہِ پتہٕ گے لۄکٕٹ عید پتہٕ گے بٔڑ عید بییٚہِ گوٚو عید میلادُن نبی یمے یمے تِم مطلب پانژھ ڈیٹ چھِ چھِ واریاہ ڈیٹ وۄنۍ خاص خاص ڈیٹ چھِ یِم یِم ٲسۍ مطلب ذہنی طور مطلب اگر نہٕ مناوو تِم چھِ اسہِ پیٚوان مناوٕنۍ